ہٮ۪لو السلام علیکُم اَہن حظ ٹھیٖک مےٚ حظ اوس کَمرس کیُتھ قٲلیٖن اَکھ نیُن دَہ بَے بَہہ سایِز مگر اوسُم نیُن کَلَر میروٗن صُبحَن حظ یِم بہٕ اَدٕ حظ اَدٕ حظ